میٛٲنۍ فیورِٹ گیم چھِ گِنٛدٕنۍ جالہِ بیٹ یہِ چھِ مےٚ واریاہ خۄش لَگان جالہِ بیٹ گِنٛدٕنۍ تِکیٛازِ مےٚ چھُ باسان واریاہ سَہَل اَڑیٚن چھُنہٕ باسان یہِ سَہَل کیٚنٛہہ اَڑیٚن چھُ باسان یہِ واریاہ سَخ تہٕ کہِ مےٚ چھُ باسان یہِ واریاہ ایٖزی چھِ مےٚ باسان یہِ بیٚیہِ چھِ مےٚ تَگان یہِ ٹھیٖک یہِ چھُ تَگان واریاہ زیادٕ اصٕل گِنٛدٕنۍ جالہِ بیٹ ییٚلہِ بہٕ گۄڈٕ ٲں سُکوٗلَس منٛز ٲسٕس گِنٛد ٲں پَران تَتہِ مےٚ وُچھ مےٚ تِم واریاہ شُرۍ گِنٛدان مےٚ اوس گۄڈٕنِکۍ لۄکٹہِ پٮ۪ٹھٔے شوق بہٕ گٔژھٕس جالہِ بیٹ گِنٛدٕنۍ مےٚ چھُ شوق جالہِ بیٹ گِنٛدُن بہٕ ٲسٕس گۄڈٕ ٲسٕس بہٕ وُچھان گۄڈٕنیٚتھ ٲسٕس بہٕ وُچھان شُرۍ ٲسۍ گِنٛدان یا سَر ٲسۍ گِنٛدان جالہِ بیٹ مےٚ اوس لَگان واریاہ مطلب مےٚ اوس دِل گژھان خۄش زَن چھیٚس گِنٛدَن بٕے پَتہٕ یوٗتاہ بہٕ بٔڑ بٔڑ گٔییَس تیٛوٗتاہ تیٛوٗتاہ گُیٛونٛد مےٚ پَتہٕ وۄنۍ چھیٚس نہٕ وُچھنٕے یوت چھیٚس نہٕ بہٕ کیٚنٛہہ البتہ بہٕ چھیٚس گَنٛدان تہِ گھرِ تہِ چھیٚس بہٕ گِنٛدان کالج وۄنۍ چھیٚس بہٕ کالج وۄنۍ چھیٚس بہٕ کالیجس منٛز تہِ گِنٛدان جالہِ بیٹ یہِ چھِ واریاہ اصٕل گیم اَمہِ سۭتۍ چھِ ایٚگزرسایز تہِ ہیٚکان گژھِتھ واریاہ چھِ ٲں مطلب نَریٚن تہِ چھِ واریاہ ایٚگزرسایِز ہیٚکان گژھِتھ زَنٛگَن تہِ مےٚ چھِ یہِ لَگان واریاہ خۄش اۭں بیٚیہِ چھُ مےٚ مطلب اَمہِ سۭتۍ گژھان ایٚگزرسایز تہِ مےٚ چھُ جالہِ بیٹ چھُ مےٚ واریاہ یَتھ یہِ اوس مےٚ لۄکٹہِ پٮ۪ٹھٔے ڈرٛیٖم بہٕ گٔژھٕس گِنٛدٕنۍ جالہِ بیٹ مےٚ گوٚژھ یہِ ٹھیٖک مےٚ گوٚژھ یہِ اصٕل واریاہ اصٕل لَگُن ٲں شکر خۄدایَس کُن مےٚ چھُ آز واریاہ اصٕل تَگان یہِ گیم گِنٛدٕنۍ جالہِ بیٹ چھِ مےٚ واریاہ فیورِٹ گیم یہِ چھِ مےٚ واریاہ اصٕل تَگان گِنٛدٕنۍ وۄنۍ چھیٚس نہٕ بہٕ وُچھنٕے یوت کیٚنٛہہ بہٕ چھیٚس گنٛدان تہِ بہٕ چھیٚس بیٚیِس تہِ ہیٚچھناوان وۄنۍ ییٚمِس ییٚمِس شوق چھُ ٲں جالہِ بیٹ گِنٛدُن بہٕ چھیٚس واریاہ اصٕل گِنٛدان تِمن چھُ شوق بڑھان واریاہ ٲں واریاہن چھُ شوق بڑھان أسۍ تہِ گٔژھ یِتھٔے پٲٹھۍ گِنٛدٕنۍ تِم تہِ چھِ تِمَن مےٚ بہٕ چھیٚس ہیٚچھناوان واریاہن جالہِ بیٹ گِنٛد ٲں گِنٛدناوُن تہِ تِم چھِ مےٚ سۭتۍ گِنٛدان تہِ ہیٚچھان چھِ واریاہ اصٕل یہِ چھِ واریاہ اصٕل گیم مےٚ چھِ یہٲے فیورِٹ گیم جالہِ بیٹ البتہ بہٕ چھیٚس نہٕ وُچھنٕے یوت چھیٚس نہٕ بہٕ کیٚنٛہہ بہٕ چھیٚس وۄنۍ گِنٛدان وۄںۍ چھِ مےٚ وُچھان یہِ کِتھۍ کٲٹھۍ چھِ گِنٛدان